یُس یہِ بِجلی چھِ امہِ سۭتۍ ہیٚکہِ واریاہ سیٖریَس اِنجری گٔژھِتھ شوک ہیٚکہِ لٔگِتھ حالانٛکہِ مٔرِتھ تہِ ہیٚکہِ اِنسان اَکھ اِنسان ہیٚکہِ مٔرِتھ تہِ ایمہِ بِجلی جَٹکَس سۭتۍ دَزنٕکۍ نِشان ہٮ۪کَن لٔگِتھ یُس یہِ مَسل ٹِشوٗ آسہِ سُہ ہیٚکہِ ڈیمیج گٔژھِتھ رگہٕ ہٮ۪کن رگہٕ تانۍ ہٮ۪کَن ڈیمیج گٔژھِتھ یُس یہِ اَسہِ پَزِ یِتھ کٔنۍ یِوان ژٕ یِم أدٕرۍ اَتھ گژھن نہٕ تارَن لاگٕنۍ کِہیٖنۍ یِم مےٚ اَکھ یِم سٔرکِٹ منٛز یہِ ایلیکٹرکسِٹی آسہِ پاس گَژھان تَتھ گَژھِ نہٕ چھیڈُن کِہیٖنۍ یا کُنہِ جایہِ آسہِ کینٛہہ وارِنٛگ ہُنٛد اِشوٗ تَتھ گَژھِ نہٕ پانَے چھیڈُن کِہیٖنۍ اَسہِ پَزَن یہِ گُلوٕز لاگٕنۍ ربَر گُلوٕز یِم چھِ لاگٕنۍ اَسہِ پَزِ گۄڈٕ یہِ پاوَر کَٹ کَرُن پَتہٕ گَژھِ یہِ سیوٚد کَرُن اَسہِ یہِ ننہٕ ؤری گَژھِ نہٕ اَسہِ کُنہِ یہِ تھپھ کَرٕنۍ تارَن